ہٮ۪لو السلام علیکُم اۭں اَصٕل پٲٹھۍ ژٕ چھَکھ ٹھیٖک گَرِ چھےٚ سٲری ٹھیٖک شُکُر خۄدایَس کُن مےٚ اوسُے ژےٚ یہِ وَنُن کہِ ژٕ آس وۄنۍ بَٹوار آتھوار تہِ یِوان تِکیٛازٕ اَسہِ چھِ واریاہ زیادٕ کٲم آسان بہٕ چھِ مےٚ چھِ وۄنۍ آسان کمرَس دود بہٕ چھَس نہٕ ہٮ۪کان پانہٕ کِہیٖنۍ کٔرِتھ بہٕ کَرٕ کوٗشِش بہٕ کَرٕ چانٮ۪ن ییٚتہِ کوٗشِش کہِ تَہ تِتہِ گوٚژھ گژھُن تہٕ مگر ژٕ یہِ بَٹوار آتھوار کُنہِ پٲٹھۍ یِتھ پٲٹھۍ باقٕیَن دۄہَن چھَکھ ژٕ ہٮ۪کان یِتھ ژٕ کَر کوٗشِش کہِ ژٕ ہٮ۪ک گٔژھٕکھ ہٮ۪کٕنۍ یِتھ بَٹوار آتھوار تہِ تِکیٛازِ ژٕ سَمٕج میون تہِ مےٚ چھِ واریاہ زیادٕ سختی کَمرَس بیٚیہِ ژےٚ چھے وَنَے بہٕ چھَسَے کیٚنٛہہ ژےٚ تھاوان پَرٕگی ہَر کیٚنٛہہ چھَسَے بہٕ ژےٚ فٮ۪سَلٹی چیٖز ییٚتہِ تھاوان موجوٗد ژےٚ گژھی نہٕ کُنہِ چیٖز سۭتۍ کہِ مطلب کُنہِ چیٖزٕ سۭتۍ گژھی نہٕ ژےٚ کیٚنٛہہ تکلیٖف وکلیٖف کِہیٖنۍ نہٕ بَس یِم زٕ دۄہ زٕ کَر ژٕ وۄنۍ کُنہِ پٲٹھۍ تہٕ یہِ کَر ژٕ وۄنۍ یِم دۄہ زٕ تہٕ مگر ژٕ یہِ یہِ بَٹوار آتھوار تِکیٛازِ مےٚ چھُ واریاہ ضروٗری وۄنۍ چھِ مےٚ دۄہ کھۄ دۄہ باقی چیٖز تہِ چھِ آسان گَرِچ ذِمِدٲری مطلب دۄہ کھۄ دۄہ چھِ بہٕ چھَس نہٕ ہٮ۪کان ژےٚ چھے پَتَہ مےٚ چھِ پٮ۪وان نیرُن ڈیوٗٹی پَنٕنۍ چھِ پَران نیرُن سٲری چھِ نیران پَتہٕ گَرٕ ترٛاوُن یِتھَے پٲٹھی گَرِ چھِ لۄکٕٹ بٔچی تہِ تٔمِس چھِ پٮ۪وان ہٮ۪س تھاوُن بہٕ ٲسٕس کَران اوٚتام مگر وۄنۍ ہٮ۪کہٕ نہٕ بہٕ یہِ آفِسٕچ رٮ۪سپانسٕبٕلٹی تہِ یوکُہ یوکُن تہِ کٔرِتھ تہِ ژٕ کَر وۄنۍ کوٗشِش کُنہِ پٲٹھۍ ژٕ کَر مہربٲنی مےٚ پٮ۪ٹھ ژٕ کَر یِم زٕ دۄہ وۄنۍ کُنہِ پٲٹھۍ اٮ۪ڈجسٹ کَر کُنہِ پٲٹھۍ کیٚنٛہہ ژٕ یی یِمَن دۄن دۄہَن وٕچھ اگر ژٕ وَنان چھکھ اگر ژٕ وَنان چھَکھ ژےٚ چھُے مطلب بہٕ دِمَے ژےٚ تیٚلہِ اَتھ علاوٕ تہِ بہٕ دِمَے ژےٚ اَتھ واریاہ بیٚنِفِٹ مطلب ژےٚ گۄژھُے پانَس فٲیدٕ یُن اَتھ دِمَے بہٕ علاوَے تہٕ مگر ژٕ یہِ تہٕ ژٕ وَن ژٕ وَن تٔمِس ژٕ سَمجاوُن دَپُس یِتھ پٲٹھۍ چھےٚ میڈم گژھان تہٕ کَر کوٗشِش پَنٕنۍ سَمجاوُکھ تِم تہٕ وَن مےٚ کیٛاہ چھِ کَرُن مگر بہٕ ژٕ سَمٕج میون تہِ بہٕ دِمَے ژےٚ علاوَے اَتھ خٲطرٕ تہٕ مگر ژٕ یہِ

وَلہٕ بہٕ کَرناوَن تیٚلہِ پنٛنِس مِسٹَرَس سۭتۍ کَتھ تہٕ یِم وَنَن تِمنٕے تیٚلہِ بہٕ کَرٕ بہٕ وَنناو ژےٚ أمِس مگر ژٕ کَر پَنٕنۍ کوٗشِش ژٕ سَمَج میون چاہے ژےٚ پاسِبٕل گژھی ژٕ کَر مےٚ پٮ۪ٹھ بَس یِژٕے مہربٲنی کہِ ژٕے کَڑ وۄنۍ یِم زٕ دۄہ تِمَن سۭتۍ کَرناوَکھ بہٕ تِم کَتھ تِم مانناوَکھ بہٕ کیٚنٛہہ چھُنہٕ کَرٕ بہٕ کوٗشِش ژٕ تہِ کٔرۍ زِ پانہٕ تہِ کوٗشِش ژٕ ؤنۍزِ تِم سَمجٲیزٮ۪کھ دٔپۍزٮ۪کھ کہِ أمِس چھُنہٕ وۄنۍ صحت ٹھیٖک روزان کِہیٖنۍ نہٕ بیٚیہِ اَتہِ چھےٚ سٲری ٹھیٖک شُکُر خۄدایَس کُن وۄنۍ کٔرۍزِ یِہوٚے اَکھ مہربٲنی یِم زٕ دۄہ کٔرۍزِ ژٕ کُنہِ پٲٹھۍ چلو اَس چلو بیٚہہ خۄدایَس سوال وعلیکُم السلام